ہٮ۪لو السلام علیکُم آ الحمدُللہ آ شُکر آ بَلکُل تۄہہِ آ بِلکُل أسۍ چھِ ٹوٗرِسٹہٕ گایِڈ أسۍ چھِ ٹوٗرِسٹَن ہاوان ییٚتہِ سٕپاٹٕس ٹھیٖک

آ بِلکُل بِلکُل تُہۍ وٲتِو سرینگر پگاہ وٲتِو تُہۍ سٲنِس آفِسَس پٮ۪ٹھ بیٚمِنَہ چھِ اَسہِ آفِس سرینگرٕ تہٕ أسۍ چھِ کرناوو تُہۍ فُل سرینگر ٹوٗر یِم تہِ اَتہِ پِکنِک سٕپاٹٕس چھِ أسۍ نِمو تُہۍ یِمن جاین مِثال کے طور پے بیٚیہِ چھِ سون آفر چھِ سون تۄہہِ خٲطٕرسِپیشلی أسۍ چھِ واریاہ کَم پٮ۪کیجَس منٛز یہِ چیٖز کرناوان یہِ وِزِٹ سرینگرس منٛز یِم تہِ سرینگرس منٛز وِزٹِنٛگ خٲطرٕ جاے چھِ ٹوٗرِسٹہٕ سٕپاٹ چھِ تور کرناوَو أسۍ تُہۍ وِزِٹ اِنشاء اللہ وٕچھ حظ سٲنِس پٮ۪کیجَس منٛز چھِ یِوان أسۍ کرناوَو گۄڈٕنٮ۪تھٕے مُغل گاڈنَس کرناوَو تُہۍ أسۍ وِزِٹ نِشاط چھِ شالیمار چھُ یا ہٲروَن گاڈَن چھِ تہٕ یِتھَے کَنۍ ہَسا چھُ أسۍ یِوان نہروٗ پارَک چھِ بوٹنِکَل گاڈَن چھِ درگاہ حضرت بل چھِ ڈل لیک چھُ یِتھَے کَنۍ چھِ لال چوکَس منٛز چھِ کیٚنٛہہ جایہِ یِم واریاہ اہم چھِ تُہٕنٛدۍ خٲطرٕ وِزِٹ کرنہٕ خٲطرٕ سرینگرس منٛز چھِ اَمہِ علاوٕ تہِ واریاہ جایہِ تہٕ اَتھ سۭتۍ سۭتۍ دِمو أسۍ تۄہہِ ہوٹلٕچ فیسَلٹی روزنہٕ خٲطرٕ جاے یا تۄہہِ خٲطرٕ آسہِ واریاہ زَن کھٮ۪ن چٮ۪ن آسہِ سُہ آسہِ واریاہ ہاے کٕلاس ہاں بِلکُل ٹرٛانسپوٹُک مَہ ہیٚیِو تُہۍ کٕہۭنۍ تہِ مسلہٕ اَسہِ چھُ ییٚتہِ ٹرٛانسپوٹیشنَس سۭتۍ تہِ چھِ اَسہِ تِمن سۭتۍ اٮ۪فِلیشن تہٕ أسۍ ہَسا کرناوَو تُہۍ أسۍ بہٕ کرو تۄہہِ پَنُن ٹرٛانسپوٹ پرٛوٚوایِڈ یُس تۄہہِ کمفٕٹیبٕل باسہِ سَپوز اَگر تُہۍ اِنووا وٕچھ ییٚژھِو یا زَیلو ییٚژھِو یا لۄکچہِ گاڑِ اگر سَپوز نِسَن تِم لۄکچہِ گاڑِ چھِ ٹرٛانسپوٹیشنہٕ خٲطرٕ تِم چھِ اَسہِ اٮ۪ویلِبٕل یا سٕکارپِیو چھِ اَسہِ اَمہِ خٲطرٕ تھایمژٕ اگر تُہۍ یِمَن منٛز تہِ ییٚژھِو یَتھ منٛز تۄہہِ کمفٲٹ باسہِ أسۍ ہَسا ہٮ۪کو تۄہہِ یِمن منٛز کرنٲیِتھ حظ یہِ آ بِلکُل بِلکُل تُہۍ یِیِو پگاہ آفِس أسۍ وَنو تۄہہِ یہِ چھُ ڈِپٮ۪نٛڈ کران حظ تۄہہِ کٔژن دۄہن خٲطرٕ چھُ حظ وِزِٹ کرُن یور یہِ چھِ ڈِپٮ۪نٛڈ کران تۄہہِ کٔژن دۄہن خٲطرٕ چھِ وِزِٹ کرٕنۍ تُہۍ بِلکُل تُہۍ کٔرِو پگاہ حظ کٲم پگاہ یِیِو تُہۍ سٲنِس آفِسَس پٮ۪ٹھ أسۍ دِمو تۄہہِ لِسٹہٕ اَکھ کمپٕلی یا بہٕ کرو تۄہہِ وَٹسَپ تہٕ لِسٹہٕ اَکھ یَتھ منٛز تُہۍ وٕچھُو زِ تُہٕنٛدِ خٲطرٕ کۄس جاے گژھِ سیوٗٹیبٕل ییٚتٮ۪تھ تُہۍ یہِ ہٮ۪کِو وِزِٹ حظ کٔرِتھ ییٚتٮ۪تھ تُہۍ روٗزِتھ ہٮ۪کِو راتَس سَپوز اَسہِ چھُ ویلی وِوِز چھِ اَسہِ ییٚتہِ ہوٹل یا اَسہِ چھِ راج باغَس منٛز کیٚنٛہہ ہوٹل یِمن سۭتۍ اَسہِ اٮ۪فِلیشَن چھِ تُہۍ ہٮ۪کِو اَسہِ بہتٕریٖن جاے ہٮ۪کو تُہۍ أسۍ وِزِٹ کرنٲوِتھ حظ کٕہۭنۍ تہِ کٕہۭنۍ تہِ پرٛابلٕم گژھِ نہٕ کِہیٖںۍ بِلکُل اِوٕن تۄہہِ آسہِ شِکارا رایڈِنٛگ شِکارا رایڈِنٛگ اگر تۄہہِ کرٕنۍ آسہِ أسۍ ہٮ۪کو تُہۍ شِکارا رایڈِنٛگ تہِ کرنٲوِتھ چلو چلو پگاہ ٹھیٖک چھِ ٹھیٖک چھِ اِنشاء اللہ وارٕ کارٕ آ السلام علیکُم السلام علیکُم